یِم ییٚتہِ اٮ۪نمٕل ہَسبنڈرٛی منٛز آسان چھِ یِمَن چھِ آسان پانَس پٮ۪ٹھ یقیٖن زِ سٲنۍ جانوَر روزن واریاہ ٹھیٖک کیازِ کہ یِمَن چھِ واریاہ فیسَلٹی آسان اَتہِ اگرکُنہِ ساتہٕ کانٛہہ جانوَر بٮ۪مار وٮ۪مار چھِ پٮ۪وان تیٚمِس چھِ یِم دِوان دَوا وَوا بیٚیہِ چھِ اَکھ چیٖز کَران کٲم ییٚلہِ روٗد چھِ پٮ۪وان تبیلہٕ چھِ آسان اٮ۪ولیبٕل سُہ چھِ آسان واریاہ اَصٕل تبیل تَتھ چھِ آسان واریاہ فیسَلٹی منٛز مطلب سُہ چھِ آسان ہیوی تبیل اَصٕل واریاہ رُت تبیل تَتہِ چھِ آسان لگ بگ سورُے کینٛہہ اٮ۪ویلیبٕل گَرَم تہِ چھُ آسان اَصٕل وٕشنیر چھُ آسان اَصٕل وَندَس منٛز چھُ وٕشنیر آسان تَتھ گانَس منٛز بہارس منٛز چھِ سورُے مان ژٕ فین وین لٲگِتھ سورُے لٲگِتھ تَتہِ چھِ بیٚیہِ اَکھ چیٖز گژھان بیٚیہِ ییٚلہِ کانٛہہ کُنہِ ساتہٕ کانٛہہ تیوٗر چھِ پٮ۪وان بٮ۪مار یِم حظ چھِ کَران کٲم یِم چھِ تِمَن ڈوز ووز دِوان وٮ۪کسیٖن وٮ۪کسیٖن کَران سورُے بیٚیہِ چھِ تیٖر روزَن اَصٕل پٲٹھۍ روزان تیٖر پَتہٕ بیٚیہِ چھِ اَکھ یِمَن تیرٮ۪ن چھِ گژھان کٲم ییٚلہِ یِم بٮ۪مار چھِ پٮ۪وان یِم چھِ پَتہٕ مطلب نٲٹھَن ہِوۍ یِمَن چھِ پَتہٕ تھوڑا پرٛابلِم گژھان بیٚیہِ چھِ اَسہِ پٮ۪وان ییٚلہِ یِمَن جَتھ واریاہ چھِ یِوان ییر چھِ یِوان پَتہٕ چھِ پٮ۪وان یِم کاسُن واسُن ییر وییر چھِ کاسان تِم تِم چھِ کَران کٲم اَنان سۄ کٲژ تَتھ چھِ وَنان کٲژ تِم چھِ تِم کٲژ اَنان پَتہٕ تَمی سۭتۍ ییر وییر نٮ۪تان یِمَن بیٚیہِ چھِ اَز ٲمٕژ بیٚیہِ چھِ اَز ٲمٕژ نو مِشیٖن سۄ چھِ ٹُرٛمَر تَتھ چھِ وَنان ٹُرٛمَر سُہ چھِ لَگان تیرٮ۪ن سُہ چھِ تیرٮ۪ن یِہَے ییر وییر تُلان آرام سان کیازِ کہ زَخم کاژِ سۭتۍ اوس برونٛٹھ زخم یِوان وۄنۍ چھِنہٕ یِوان زخم کیںٛہہ کہ وۄنی وٲژ مِشیٖن وٲژ وۄنۍ تَمہِ سۭتۍ چھِنہٕ زخم وخم یِوان تیرٮ۪ن ویرٮ۪ن کِہیٖںۍ